یہِ چھُ وَنان تُہۍ ؤنِو سا مےٚ پَننہِ پَننِس جابَس مُتعلِق بیٚیہِ پَننہِ سٹیڈی مُتعلِق اَگَر ہَسا بہٕ ونکٮ۪س کَرَنٹٕچ کتھ کَرٕ بہٕ ہَسا چھَس ونکیٚن سٹل سٹل سٹیڈی کَران اَسہِ ہَسا چھ ونکٮ۪س کوٹَس مَنٛز اِنٹٲنشِپ چَلان مےٚ ہَسا چھ ونکٮ۪س کَرَنٹلی سیٚونتھ سیٚمس کَرَنٹلی ہَسا چھُ مےٚ سیٚونتھ سیٚمسٹَر وۄنۍ اَگَر ہَسا پَننہِ سٹیڈی ہٕنٛز کتھ کَرٕ بہٕ ہَسا چھَس پَران قانون بہٕ ہَسا چھَس پَران بی اے ایٚل ایٚل بی مےٚ ہَسا چھ باسان اتھ سٹیڈی مَنٛز واریاہ زیادٕ مَزٕ مَزٕ ہَسا چھُ مےٚ تیٚلہِ باسان ییٚلہِ ہَسا بہٕ پَران چھَس امے کِنۍ ہَسا چھ مےٚ مَزٕ لَگان تکیازِ پَرنہٕ وَرٲے نَسا چھُ نہٕ کُنے تہِ چیٖزَس مَزٕ ییٚلہِ ہَسا پَتہٕ اِنسان پَرنَس مَنٛز مست چھ گَژھان کۄسچن اَگَر ہَسا آسہِ اَگَر ہَسا اِنسان کۄسچَن سَمجہِ پَتہٕ ہَسا چھ اِنسانَس واریاہ زیادٕ پَسَنٛد لَگان بہٕ پَرہا تکیازِ ییٚلہِ ہَسا أسۍ پَرو پَرنہٕ برونٛہہ کُن ییٚلہِ أسۍ ییٚلہِ اَسہِ ہاڈ ورک ہاڈ ورک کَرو تیٚلے ہَسا مِلہِ اَسہِ جاب تکیازِ ییٚلہِ ہَسا أسۍ پَنُن پَرُن أتی تراوو اَسہِ نَسا مِلنہٕ کانٛہہ جاب کِہیٖنۍ یا أسۍ کرو نہٕ ہاڈ ورک یا أسۍ کَرو نہٕ فردَر سٹیٚڈیٖز یا أسۍ کرو نہٕ اصل سٹیٚڈیٖز أسۍ پرو مگر تورٕ آسنہِ دیانے تُکُن آسنہِ دلے تُکُن آسنہِ دیٚماغے سُہ پَرُن نَسا چھُ نہٕ کُنے لَگان اَگَر ہَسا أسۍ پَرو پَتہ کَرو ہاڈ ورک تہِ پَرنہٕ خٲطرٕ ہَسا گَژھِ ہاڈ ورک ضوٚروٗری آسٕنۍ تَوے ہَسا چھِ وَنان کہِ ییٚلہِ اِنسانَس پَرُن گَژھِ تیٚلہِ ہَسا چھُ آسان سوروٚے دیان اُکنُے تھاوُن تکیاز دیان تھاوُن ہَسا چھُ اُکُن یِہے چھُ امے چیٖز سۭتۍ اِنسان پَتہٕ برونٛہہ ہیٚکان پٔکِتھ